اَسلامُ علیکُم اچھا یہِ ریسٹورنٹٕچ چنٛگ سِٹی اچھا ٹھیٖک مےٚ کَرے پِزا چِکَن پِزا آرڈَر مےٚ گوٚو واریاہ زیادٕ ٹایِم ویٹ کَران یَتَس وَنہِ ووٚت نہٕ میون آرڈَر کِہیٖنۍ وَنہِ کوٗتاہ ویٹ پَزِ مےٚ کَرُن کہِ مےٚ واتہِ پَنُن آرڈَر مےٚ گوٚو لیٹ تہِ واریاہ زیادٕ اچھا تُہنٛد تُہٕنٛدِ کہِ ذٔریعہٕ کَرو أسۍ سُہ اوپَن اَکھ ایپ ژٕ وٮ۪بسایٹہٕ پٮ۪ٹھ یَتھ پٮ۪ٹھ یہِ میون آرڈَر واتہِ ٹایمَس پٮ۪ٹھ اَکھ ڈِیلؤری باے مےٚ أسۍ سَمٕجھ کہِ سُہ قتَس ووت اَچھا ٹھیٖک اَچھا شُکریہ أمہِ باپَتھ اچھا ٹھیٖک